مےٚ حظ چھُ آز برٛونٛٹھ زٕ رٮ۪تھ اوٚنمُت تہنٛدس دُکانس پٮ۪ٹھ اکھ لیپ ٹاپ یُس آ ڈٮ۪ل کمپنی ہُنٛد اوس أکِس رٮ۪تس حظ چلیو سُہ واریاہ ٹھیٖک لیکن اکہِ ریتہِ باد ییٚلہِ بہٕ تتھ پٮ۪ٹھ آن لاین کلاسز اوسُس دِوان أکۍ سے گنٛٹس منٛز چھُ سُہ لیپ ٹاپ گژھان ہیٖٹ اپ واریاہ زیادٕ ہیٖٹ اپ چھُ سُہ گژھان گرمان بیٚیہِ گیمنٛگ چھنہٕ تتھ پٮ۪ٹھ چلان ٹھیٖک کینٛہہ گیمنٛگ وِزِ وِزِ تہِ چھِ تتھ یِہَے پرابلِم گژھان سُہ چھُ کمٕے کٲلۍ واریاہ گرمان بیٚیہِ یِم تتھ کی بورڈس بٹنز چھِ تِم چھِ واریاہ لوٗز گٔمٕتۍ مطلب رٮ۪تہٕ سٕے انٛدر گٔیۍ تِم واریاہ لوٗز تمہِ سۭتۍ چھنہٕ ٹایپنٛگ تہِ ہٮ۪کان گٔژھِتھ اصل پٲٹھۍ کینٛہہ وۄنۍ اگر فونہٕ پٮ۪ٹھ آسَن کینٛہہ فایلٕز کرنہِ ٹرانسفر مےٚ یا نوٹٕز آسَن کرٕنۍ ٹرانسفر ییٚلہِ ہے اے یوٗ اٮ۪کٕس کیبل لاگان اوکٕس کیبل چھِ لاگان سۄ چہِ ہاوان مٔنٛزۍ کنیکٹ مٔنٛزۍ ڈس کنیکٹ اور مٔنٛزۍ چھِ سُہ آپشنٕکۍ ہاوان نہٕ تمیِک کینٛہہ اور امہِ سۭتی چھِ واریاہ پرابلم گژھان اگر فونہٕ پٮ۪ٹھ آسہِ کینٛہہ چیٖز ٹرانسفر کرُن بیٚیہِ یُس امیِچ کیمرا کولٹی چھِ سۄ تہِ چھِ واریاہ لو مطلب پیی چھنہٕ اتھ کیٛاہ چھِ یہِ چھ مطلب واریاہ لو گٔمٕژ امیِچ کیمرا کولٹی ییٚمہِ سۭتۍ زوٗم کال میٖٹنٛگ خٲطرٕ چھِ گژھان واریاہ پرابلم بیٚیہِ چھ اتھ نٮ۪ٹ ورک پرابلم تہِ واریاہ مطلب سۄ ٲس اتھ گۄڈٕ پٮ۪ٹھے ڈاوُن لوڈ کرنس چھُ واریاہ ٹایِم لگان ییٚلہِ واے فایس کُن چھِ یہِ کنیکٹ کران تہٕ اتھ چھِ روزان ہاے چھِ اتھ روزا ن اکھ اٮ۪م بی سپیٖڈ مطلب اگر کینٛہہ ڈاوُن لوڈ آسہِ کرُن ہایسٹ چھِ اتھ روزان یِژٕے سپیٖڈ نٮ۪ٹ ورک پرابلم مطلب اوس اتھ گۄڈٕنِکہِ پٮ۪ٹھے پتہٕ اگر أسۍ ونۍ ڈسپلے یِچ کتھ کرو ڈسپلے کولٹی تہِ چھِ اتھ واریاہ ؤحیات اگر کینٛہہ سکریٖنس پٮ۪ٹھ چھُ آسان تمِچ ڈیٹیلٕز آسَن زیادٕ کرنہِ مطلب یِم پکچر ہٕنٛز کیٚنٛہہ فوٹو آسہِ تمیُک ڈیٹیلٕز آسَن وٕچھنہِ سُہ چھنہٕ ہٮ۪کان اصل پٲٹھۍ وٕچھِتھ کینٛہہ اتھ چھُ بٔلر گژھان اگر اِمیج آسِن خبر کۭژہ تہِ اصل لیکن اتھ چھُ تویتہِ گژھان بٔلر تہٕ مُدا تہٕ مَقصد چھُ یِہُے زِ مےٚ اوٚن یہِ لیپ ٹاپ بٔلۍ یِم گٔے پونٛسہِ یوت زایہ ایک یہِ درٛاو واریاہ خراب لیپ ٹاپ أمۍ کمپنی ہُنٛد تہٕ یہِ چھُنہٕ ٹھیٖک کینٛہہ